ہاں یہِ حظ یہِ چھِ واریاہ زیادٕ ضٔروٗری یُس اِنہٕ واجٮ۪ن نسٕل چھِ أمِس گژھِ پَتہ آسٕنۍ کہِ یَتھ دُنیا کیُتھ چھُ یَتھ منٛز کیٛاہ کیٛاہ گوٚو یَتھ یہِ دُنیا کِتھ کَن چھُ چلاوٕنۍ یہِ پَنُن پان کِتھ کَنَن چھُ بَچاوُن غلط کارو نِش یہِ حظ چھِ واریاہ زیادٕ ضٔروٗری کیٛازِکہِ اَسہِ أسۍ ییٚلہِ یُس وٕچھان چھِ آزکَل کیٛاہ کیُتھ ماحول چھِ یَتھ بَنیٛومُت کیٛاہ چھِ گژھان کوٗتاہ کوٗتاہ غلط چھِ یَتھ یَتھ منٛز گژھان کیٛاہ کیٛاہ کٕم کٕم کرٛایم چھِ گژھان ییٚتہِ تٕمَے چھِ تہٕ ضٔروٗری یِمَن وَنٕنۍ کیٛازِکہِ یِم یُس یہِ نَسٕل اِنہٕ واجٮ۪ن نَسٕل چھِ یِم ہٮ۪کَن پَنُن پان بَچٲیِتھ یِمو کارو نِش یِمو ڈرٛگسو نِش ہٮ۪کَن بَچٲیِتھ یِمو بُرٕ کارو نِش ہٮ۪کَن بَچٲیِتھ پںٛنِس مٲلِس ماجہِ ہُنٛد ناو ہٮ۪کَن روشَن کٔرِتھ پنٛنِس مٲلِس ماجَن ہُنٛد کَلہٕ ہٮ۪کَن نہٕ بۄن بۄن تِمَن ہِنٛدِ وجہ سۭتۍ گژھِ نہٕ تِمَن ہُنٛد کَلہٕ بۄن گژھُن کِہیٖنۍ تِمَن تِم گژھن اِتھ کَنَن پَنُن پان بَناوٕنۍ کہِ زَنہٕ آسہِ تِمَن ماجہِ ہِنٛدِ شِکمہٕ پٮ۪ٹھ نیرںَے یہِ لٔجمٕژ پَتہ کہِ یہِ دُنیا کیُتھ چھِ یہِ یہِ حظ یہِ حظ چھِ واریاہ زیادٕ ضٔروٗری میٛانہِ حِساب حظ چھِ یہِ واریاہ زیادٕ ضٔروٗری یِمَن وَنُن کیٛازِکہِ ییٚمہِ حِساب حظ أسۍ وَنان وٕچھان چھِ آز تمہِ حِساب حظ چھِ واریاہ مُشکل آز یِم اِنہٕ واجٮ۪ن نَسلہٕ حظ چھِ تِمَن خٲطرٕ حظ چھِ واریاہ زیادٕ مُشکل دُنیا کہِ دُنیاہُک اَصلی رنٛگ وٕچھُن تَوَے حظ چھِ یِمَن ضٔروٗری اَمِچ گۄڈنٮ۪تھٕے اِنفارمیشَن تھاوٕنۍ ؤنِتھ ایز سَمجھاوٕنۍ سَمجھٲوِتھ تھاوٕنۍ کہِ تُہۍ کہِ تُہۍ کِتھ کَنَن پٔکِو تُہۍ کِتھ کَنَن بَچٲیِو پَنُن پان اہن اہن حظ بہٕ چھَس یہِ بہٕ بہٕ چھَس وَن ہاں مےٚ بہٕ وَنہٕ پنٛنٮ۪ن شُرٮ۪ن تہِ یِم مےٚ یہِ یِم مےٚ شُرۍ آسَن تِمَن تہِ وَنہٕ بہٕ إمَے إمَے کہانی وَنہٕ بہٕ یِہٕے سہٕ مطلب یِہٕے ہِسٹِرٛی وَنہٕ بہٕ کہِ یہِ کیٛاہ اوس گژھان کٔشیٖرِ منٛز کیٛاہ اوس گژھان کٕم کٕم چیٖز ٲسۍ گژھان کیٚمِکۍ کٕم کٕم غلط کار ٲسۍ گژھان تۄہہِ کیٛاہ چھُو کَرُن پںٛنہِ زندگی منٛز تُہۍ کِتھ کَنَن پٔکِو تُہۍ کِتھ کَنَن بَچٲیِو پَنُن پان مےٚ چھِ بہٕ کرٕ پَنٕنۍ پوٗرٕ کوٗشِش کہِ پںٛںٮ۪ن شُرٮ۪ن تہِ یہِ چیٖز ہیٚچھناوُن